ہیٚلو اَسلامُ علیکُم اَہَن حظ آ تُہۍ چھِو یِم سکوٗل پیٚٹھ ؤنِو

نہ حظ بہٕ ٲسٕس آوٕر اکھتُے میٚے وُچھ تٔمِس ڈیری پیٚٹھ تہِ کیٚنٛہہ چھُنہٕ کیٛاہ دٔلیٖل چھَ اَدٕ حظ کِہیٖنٛۍ حظ چھُنہٕ أسۍ حظ وُچھو وۅنۍ کیٛاہ دٔلیٖل چھِ أسۍ یِمو پگاہ اکھتُے ژٔنٛدر وارِ یا بوٚموارِ واتو أسۍ سکوٗل أسۍ أسۍ چھِ تُہٕنٛدۍ شُکُر گُزار تہِ تۅہہِ کوٚروٕ اَسہِ فون توتہِ اَدٕ حظ کیٚنٛہہ نا حظ چھُنہٕ شُکریا تُہُنٛد تہٕ دیٚوٕ وٹٕس ایٚپ ہیٛوٗ کٔرۍزِ سٲنۍ بچی چھ اَز کمزور گٲمٕژ واریاہ کیٚنٛہہ چھُنہٕ أسۍ واتو سکوٗل اکہِ دویہِ دۄہۍ تُہُنٛد چھِ أسۍ واریاہ شُکُر گُزار اَدٕ حظ چلو بِہِو خۄدایس حوال اَدٕ حظ اَسلامُ علیکُم